کٲشٕر لینٛگویج کٲشٕر زَبان یہِ چھِ اَکھ یِژھ زَبان یُس صرف کٔشیٖر ہٕنٛدۍ لوٗکھ زانان چھُ بہرحال یہِ چھِ اَکھ ووکھٕ زَبان یُس نہٕ زیادٕ لوٗکھ چھِنہٕ ہٮ۪کان ہیٚچھِتھ کیٚنٛہہ اَتھ مَنٛز چھُ اَسہِ زیادٕ أسۍ وٕچھو زَبَر زیر پیش یِم چھِ زیادٕ یوٗز اِستعمال یِوان کَرنہٕ اگر أسۍ أزۍکِس زَمانَس مَنٛز وٕچھو کٔشیٖرِ لینٛگویج ہٕنٛز مَطلَب یُس یہِ کٔشیٖر زَبان چھُ واریاہَن کَمَن لوٗکَن چھُ یہِ وۄنۍ تَگان کَرُن اگر أسۍ أزِکۍ بَچہٕ وٕچھوکھ أزِکۍ شُرۍ وٕچھوکھ تِمَن چھُ واریاہ کَم تَگان کٲشُر کَرُن تِمو چھُ وۄنۍ شِفٹ کوٚرمُت لایک اِنٛگلِش یا اردُوَس کُن سٲنۍ یُس یہِ کٲشٕر زَبان چھُ یہِ چھِ گَژھان دۄہ کھۄ دۄہ پَتھ یُتُے یٲتِس نہٕ کیٚنٛہہ یُس گۄڈُک کٲشُر زَبان ٲس یِوان کَرنہٕ سُہ ٲس واریاہ اَلَگ واریاہ مُفتلِف ٲس سُہ ہِش زَبان تتھ مَنٛز ٲس پیُور کیٚنٛہہ الفاظ یِوان اِستعمال کَرنہٕ مگر آز یُس کٲشُر چھِ أسۍ کٔشیٖرِ ہٕنٛدۍ کَران اَتھ مَنٛز وٕچھو اَتھ مَنٛز چھُ أسۍ واریاہ کیٚنٛہہ یِم رٔلِتھ یا مِلاوٹی وٲڈ چھِ اَتھ مَنٛز گٔمٕتۍ آلدھو اَسہِ چھُ پَتہ بہر آز یہِ چھُ لایک باقیَن زَبانن ہُنٛد اثرات چھُ اَتھ پٮ۪ٹھ پیوٚمُت یِتھ کٔنۍ أسۍ وٕچھو اِنٛگلِش زبان تہٕ چھُ مِکٕس گٔمٕژ رَلیمٕژ کَشمیٖری سۭتۍ یِتھَے کٔنۍ اردو وٕچھِو تُہۍ ہِنٛدی وٕچھو پرٛٮ۪تھ کانٛہہ زَبان چھُ یہِ چھُ رَلیمٕژ کٔشیٖرِ سۭتۍ ییٚمہِ دۄہ ییٚمہِ سۭتۍ سٲنِس یَتھ ماڈٲرٕن کَشمیٖر لینٛگویج مَنٛز اَکھ نوٚو اِنفٕلَنس اَکھ نوٚو اثرات وٕچھنہٕ یِوان چھُ یُس سُہ پرٛانہِ زمانہٕ ٲسۍ أسۍ کٲشُر کَران یہِ چھُنہٕ وۄنۍ سُہ کٲشُر روٗدمُت کِہیٖنۍ أسۍ وٕچھان چھُ آز آزکل چھُ مول موج پنٛنِس شُرِس بَچپَن پٮ۪ٹھَے ہیٚچھناوان باقی زَبان چاہے سُہ اردو ٲسِنۍ چاہے سُہ اِنٛگلِش ٲسِنۍ مگر سٲنِس یُس أسۍ یہِ پَنُن کَلچَرُک تہٕ تہذیٖبُک یہِ کٲشٕر زَبان ٲس یہِ چھِ گٔمٕژ پَتھ دۄہ کھۄ دۄہ اَسہِ پَزِ یہِ واپَس اَنٕنۍ اَمیُک پَنٕنۍ کَشمیٖرٕچ زَبان یُس اَسہِ خاص کر سٲنۍ کٔشیٖرِ بولان چھِ یہِ پَزِ اَسہِ واپَس تھاوُن تِکیٛازِ سٲنۍ پہچان چھُ یِہوٚے کٲشٕر زَبان أزۍکِس دُنیاہَس مَنٛز چھِ أسۍ وٕچھان لۄکٹٮ۪ن شُرٮ۪ن تِمَن چھُنہٕ تَگان کَشمیٖری کٲشُر زبان بولُن تَن تِہی تِکیٛازِ تِمَن ہٕنٛدۍ مول موج بیٚنہِ بوے تِم تٕنہٕ چھِنہٕ وۄنۍ کٲشُر زبانہِ کُن زیادٕ دِلچَسپی نِوان کِہیٖنۍ یِتھَے کٔنٮ۪تھ اگر أسۍ وٕچھو یِمَن سکوٗلَن کالجَن مَنٛز اَتہِ تہٕ نہٕ چھُنٕہ آز یِوان یہِ کٲشُر زَبان زیادٕ اِستعمال کَرنہٕ کِہیٖنۍ برٛونٛہہ اَسہِ پَزہے واریاہ یِم کٲشٕر زبانہِ پٮ۪ٹھ تہٕ اَکھ کِتاب یہِ پَزہے اَسہِ اکھ سَبجَکٹ تھاوُن یہِ اوس آسان مگر آز چھُ یہِ تہِ غٲبٕے یہِ تہِ چھِ یِوان وٕچھنہٕ کٲشٕر زَبان اِوِن یِمَن سُکولَن مَنٛز تَن چھُنہٕ آز یِوان اِستعمال کَرنہٕ کِہیٖنۍ اَتہِ تہٕ چھُ وٕچھان اَتہِ چھُ اِنٛگلِشُک زیادہ اَثرات اردُوُک زیادٕ اَثرال کیٚنٛہہ ہَن سکوٗلَن مَنٛز چھُکھ کٲشُر تھوٚومُت بین کٔرِتھ تِکیٛازِ شُرۍ ہیٚچھَن اِنٛگلِش تہٕ باقی زَبان اَمہِ سۭتۍ چھُ واریاہ اَثَر پٮ۪وان أکِس کٲشٕر زَبانہٕ یُس یہِ کٲشُر زبان چھُ یہِ چھُ وار وار واریاہ پَتھ گَژھان اَسہِ پَزِ سٲنۍ کٲشُر زَبان برٛونٛہہ کُن اَنٕنۍ اَسہِ پَزِ یہِ برٛونٛہہ کُن پَکناوٕنۍ تہٕ اَمی سۭتۍ چھِ سٲنۍ سٲرٕے پہچان سٲنۍ یُس یہِ کٲشٕر زَبان چھُ یہِ تہِ چھُ تھوڑا ٹَف یہِ چھُ تھوڑا وٕلٹہٕ ہیٚچھِن یہِ چھُ صرف ہٮ۪کان کٔشیٖرِ زَبانہِ ہٕنٛدۍ مَطلَب یِم یِم لوٗکھ کَشمیٖرَس مَنٛز آسَن زامٕتۍ تِم چھِ یَژھان مَطلَب ہٮ۪کان ہیٚچھِتھ زیادٕ پَہَن برعکس اگر نیٚبرِم کانٛہہ یَژھان آسہِ ہیٚچھُن تٔمِس چھُ لَگان واریاہ زیادٕ ٹایم یہِ ہیٚچھنَس تِم چھِ وَنان یہِ چھُ واریاہ ووکھٕ زَبان تہٕ یہِ چھُنہٕ زیادٕ تَر لوٗکھ ہٮ۪کان ہیٚچھِتھ کِہیٖنۍ یہِ چھُ اَمیُک اَثَر تِکیٛازِ یہِ کوٚر اَسہِ پانَے اگر أسۍ سٲری آسہو وٕنۍکٮ۪نَس کٲشٕر زَبانہِ مَنٛز دِلچَسپی نِوان أسۍ آسہو بولان یہِ سٲنۍ بَچہٕ آسہَن بولان سون مول موج آسے ہیٚچھناوان کٲشٕر زبان تیٚلہِ آسے تِمَن تہٕ یہِ تَگان یِتھَے کٔنٮ۪تھ اَمیُک اَثَر گَژھے سَپوز اگر ییٚتیُک کانٛہہ گَژھے بیٚکِس جایہِ نٮ۪بَر روزنہِ تٔمِس پٮ۪ٹھ تہِ پیٚیہِ ہے أتی اَثر سُہ تہِ ہیٚچھِ ہے وٲڈ زٕ ترٛےٚ مگر اَسہِ چھُ پوٗرٕ شِفٹ کوٚرمُت اَسہِ چھُ سورُے بَدلومُت یہِ أسے چھُ گٔمٕتۍ چینٛج نَہ کہِ اَسہِ کٔر کانٛہہ چینٛج اَسہِ کوٚر نہٕ کانٛہہ تَبدیٖلی أسۍ چھِ وٕچھان آز بَچہٕ تِم چھِ اردو وَنان اِنٛگلِش وَنان کٲشُر کَرنَس مَنٛز چھُ تِمَن مَطلَب مَنٛدچھان تِکیٛاز تِم چھِ وَنان یہِ چھِ اَسہِ لوکَل زَبان یہِ چھُنہٕ تِمَن تَگان تَنہٕ کِہیٖنۍ تویتہِ چھِ تِم وَنان یہِ چھُ اَسہِ تَگان یُس اَسہِ بوٚڈ اکھ چٮ۪لٮ۪نٛج چھُ وٕنۍکٮ۪نَس سانہِ کٔشیٖرِ زبانہِ پٮ۪ٹھ اَسہِ پَزِ پرٛٮ۪تھ کُنہِ سکوٗلَس مَنٛز اَمِچ کِتاب تھاوٕنۍ یِتھ کٔنۍ آسان ٲس اَمیُک اَصٕل پٲٹھۍ ٹٮ۪سٹ نیُن یہِ پَزِ اَسہِ نا کہِ صرف ٲٹھمہِ تام بلکہِ یہِ پَزِ اَسہِ ہَمیشہ کشمیٖر کشمیٖرٕچ زَبان پَزِ اَسہِ اکھ کٔریَر بیُلڈٕ یَمہِ سۭتۍ اکھ اِنسان اَمیُک اُستاد ہیٚکہِ پَرنٲیِتھ یہِ ہے نَہ صرف ٲٹھمہِ تام دٔہمہِ تام بٔہمہِ تام بلکہِ مےٚ چھُ باسان کالجَس مَنٛز تہٕ گَژھِ تھاوُن یہِ اَپ ٹُہ اَتھ مَنٛز گَژھَن آسٕنۍ سٲری یِم پوسٹٕس یِم أسۍ مَطلَب نوکری ہٕنٛدۍ توٚتام تام گَژھِ واتُن کٲشُر زَبان چھُ واریاہ اکھ ضٔروٗری زَبان یہِ گَژھِ نہٕ پَتھ گَژھٕنۍ کیٚنٛہہ یِتھ کٔنۍ باقی زبانہٕ چھُ وٕنۍکٮ۪نَس برٛونٛہہ پَکان یِتھ کٔنۍ اِنٛگلِش چھُ وٕنۍکٮ۪نَس ساروِیَن پٮ۪ٹھ راج کَران یِتھ کٔنۍ اردو یِتھ کٔنۍ ہِنٛدی چھِ یِوان مانٛنہٕ تِتھَے کٔنۍ گَژھِ وٕنۍکٮ۪نَس کٲشُر زبان تہٕ واریاہ مانٛنہٕ یِنۍ کٲشُر زبان چھُ اکھ واریاہ اَصٕل زَبان تہٕ یہِ چھُ اکھ واریاہ تُہۍ وٕچھِو واریاہ یُنیٖک زَبان چھُ یہِ واریاہ الگ زَبان چھُ یَتھ مَنٛز اکھ نٔو مِٹھاس چھُ اکھ نوٚو مٔدریٛار چھُ یہِ چھُ اَ سٲنۍ پہچان یہِ پَزِ اَسہِ ہَمیشہ لاگوٗ تھاوٕنۍ کَنٛٹِنیوٗ جٲری تھاوٕنۍ یہِ زَبان چھُ اکھ اہم زَبان یِم سٲنۍ پرٛتِم جَنٛد سٲنۍ پٔتِم بُزرگ تِم ٲسۍ یِوان بولان تہٕ یہِ پَزِ نہٕ اَسہِ مٔشراوٕنۍ کِہیٖنۍ کٲشٕر زَبانہِ سۭتۍ چھُ اَسہِ پہچان تہٕ اَمی سۭتۍ چھُ اَسہِ سورُے کیٚنٛہہ اگر اَسہِ یہِ زَبان بَدلٲو تیٚلہِ چھُنہٕ اَسہِ مَنٛز باقیَن مَنٛز کٕہۭنۍ فَرَق اَمی سۭتۍ چھِ أسۍ یِوان زانٛنہٕ اَمی کٲشِر زَبانہِ سۭتۍ چھُ أسۍ یِوان مانٛنہٕ اَمہِ سۭتۍ چھُ سون کَلچَر تہٕ برٛونٛہہ کُن پَکان أسۍ تہِ چھِ برٛونٛہہ کُن پَکان کٲشٕر زَبان چھُ اکھ واریاہ زیاد ضٔروٗری سانٮ۪ن بَچَن خٲطٕر تِمَن گَژھِ پَتَہ آسُن أسۍ کیٛاہ زَبان چھُ وَنان أسۍ کَتھ مَنٛز چھُ کَتھ کَران اَسہِ کیٛاہ کَتھ پَزِ کَرٕنۍ کُس کَشمیٖری مَنٛز کَتھ چیٖزَس کیٛاہ وَنو آز چھُ أسۍ وٕچھان سانٮ۪ن بَچَن سانٮ۪ن بَڑٮ۪ن تِمَن چھُنہٕ پَتہٕ ہٕے آسان کَشمیٖرَس مَنٛز ہُتھ چیٖزَس کیٛاہ وَنان تہٕ یَتھ چیٖزَس کیٛاہ وَنان یُس واریاہ اَکھ بٔڑ پرٛابلِم چھِ تِمَن گَژھِ پَتَہ آسُن یِتھ کٔنۍ اِنٛگلِش پٲٹھۍ پَتَہ چھُ آسان ہُتھ زَبانہِ کیٛاہ وَنو یَتھ زبانہِ کیٛاہ وَنو تِتھَے کٔنۍ گَژھِ تِمَن پَتَہ آسُن کیٛاہ چھُ وَنان یَتھ کیٛاہ چھُ وَنان کٲشٕر زَبان چھِ ضٔروٗری ہیٚچھِن تہٕ ضٔروٗری پَرٕنۍ اَتھ چھُ یہِ چھُ برٛونٛہہ ضٔروٗری پَکناوٕنۍ اَسہِ پَزِ سانٮ۪ن گَرَن مَنٛز یِہوٚے زَبان کَرٕنۍ باقیَن زَبان تہٕ ہیٚچھو تِم چھِ أسۍ ہیٚچھان آلرٔڈی سانٮ۪ن سکوٗلَن مَنٛز سانٮ۪ن کالجَن مَنٛز مگر یہِ تہِ پَزِ اَسہِ برٛونٛہہ تھاوٕنۍ اَسہِ پَزِ پَنُن کَلچَر اکھ مَطلَب مِثال قٲیِم گَژھِ تھاوٕنۍ اَصٕل پٲٹھۍ پَنُن کَلچَر تہٕ پَکناوُن برٛونٛہہ کُن کٲشٕر زَبانہِ پٮ۪ٹھ چھُ أسۍ وٕچھان اَتھ پٮ۪ٹھ ہٮ۪کو أسۍ واریاہ چیٖز بَنٲیِتھ واریاہ چیٖز لیٚکھِتھ یُس سٲنۍ کٔشیٖرۍ ہٮ۪کہِ سَمجِتھ یُس بیٛاکھ اِنسان ہٮ۪کہِ سَمجِتھ یہِ چھُ سورُے یوٚتام ژےٚ باسان چھُے اِنٛٹرٛسٹ چھُ اَتھ مَنٛز سُہ چیٖز ہٮ۪کَکھ ژٕ اَتھ مَنٛز ؤنِتھ سُہ چیٖز ہٮ۪کَکھ ژٕ اَتھ مَنٛز ؤنِتھ اکھ واریاہ مٔدٕر زَبان چھُ سٲنۍ کٲشٕر زَبان